وعلیکُم سلام اہن حظ اہن حظ آ کینہہ چُھنہٕ کۭژاہ چھو ضروٗرت اچھا ٹھیٖک کُس قٕسم حظ چھُو ضروٗرت اہن حظ تراڈ تہِ بنہِ کاڈ بنہِ اِشہٕ گاڈ بنہِ ییٚتہِ حظ چھِ واریاہ قٕسٕم اٮ۪ویلیبٕل اتھ منٛز چھِ یِوان رین بو ٹراٹھ حظ یہِ حظ گژھِ شےٚ ہتھ رۄپیہِ کِلوٗ ازٕے چھُ درٛۄجر واریاہ یِمن چھےٚ پٮ۪وان کم سامان انُن یِمن چھُ پٮ۪وان واریاہ واتُن حظ تیٚلہِ گژھِ کم زیادٕ ڈِسکونٛٹ پنٛژہ گژھِ نہٕ کینہہ کم زیادٕ ہیٚکہِ گٔژھِتھ ییٚلہِ تۄہہِ زیادٕ نِیو اسہِ حظ چھِ کۄلگامہِ بوٚڑ بارٕ فارم یہِ چھ ییٚتہِ برانٛچ حظ امِکۍ ٲسۍ مٕتۍ نہ حظ یِم حظ چھ فریش تمہِ ساتہٕ تۄہہِ بٕتھۍ کٔنۍ کسٹمرس بٕتھۍ کنۍ چھِ أس یِم رٹان آ تُہۍ ہیٚکِو تِتھ کٔنۍ تہِ حظ ہوم ڈیلوری تہِ کرنٲیِتھ تتھ لگہِ تھوڑا چارجِس حظ تہٕ یِم ہیٚکن گرٕ تہِ وٲتِتھ تہِ چُھنہٕ مسلہٕ کانہہ سۄ حظ چھِ سۄ گژھِ تۄہہِ ساڈ شےٚ ہتھ حظ اۭں سۄ چھ کٔنٛڈۍ چھِس آسان مگر سۄ چھِ زیادٕ اصٕل حظ سۄ چھِ واریاہ طاقتی گاڈ آسان یہِ حظ چھِ سرینگرٕ پٮ۪ٹھ حظ واتان سرینگرٕ پٮ۪ٹھٕے اوا اوا آز چھِ اٮ۪ویلیبٕل گاڈٕ ییِو تُہۍ کینہہ پرواے چھُنہٕ چلو اہن حظ اہن حظ